پَنٛداہ اکھ ہَتھ تہٕ دہ دہ ساس زٕ ہَتھ تہٕ وُہ اکھ لَچھ پٕنٛژٕہ ساس پانٛژھ لچھ ترٛۆوُہ ساس زٕ ہَتھ